مےٚ چھُ باسان اَگر میٛٲنۍ کوٗر آسہِ یا میٛٲنۍ بیٚنہِ آسہِ یا میٛٲنۍ فرٛٮ۪نٛڈ آسہِ بہٕ وَنہٕ تِمن ییٖژاہ تِمن شوق گژھِ تیٖژاہ اٮ۪جوکیشَن نِیِن تِم کیٛازکہِ اٮ۪جُکیشَن چھُ اَکھ علم چھُ گاش اَمہِ سۭتۍ چھُ گاش یِوان بیٚیہِ چھِ اَمہٕ سٕنٛز یِم سانہِ برٛونٛٹھ برٛونٛٹھ جَنریشنہٕ چھِ تِمن تام تِم تام چھِ پَتہٕ اَصٕل کران اِسلیے بہٕ وَنہٕ تِمن کیٛاہ چھِ اَتھ وَنان یہِ بہٕ وَنہٕ تِمَن کہِ تُہۍ کٔرِو واریاہ زیادٕ اٮ۪جوکیشَن حٲصِل تَمہِ سۭتۍ چھُ علمہٕ سۭتۍ چھُ گاش علم چھُ اَکھ بوٚڈ بار گاش تَمہِ سۭتۍ چھُ اِنسانَس منٛز اَکھ مطلب اِنسان چھُ ہٮ۪کان پَنٕنۍ برٛوٗنٛٹھِم یۄس جَنریشَن چھَنَہ تٔمِس سۭتۍ ہٮ۪کان اَصٕل یہِ کٔرِتھ